ہیٚلو اَلسَلامُ علیکُم تُہی چھُو حظ کے کے سِٹوڈیوز پٮ۪ٹھ مےٚ حظ اَنے یہِ کمپیوٹر اۭں اَکھ رٮ۪تھ برٛونٛٹھ مےٚ حظ کھُول یہِ اوٚتانۍ یہِ کیاہ وَنان یہِ اوس نہٕ سیٚود چَلان کیٚنٛہہ مگر یُتھٕے مےٚ پتہٕ دٔہن مِنٹن چَلوو یہِ گوٚو بیٚتھی مطلب وۄنۍ چھِنہٕ یہِ کھُلٲنی کہِ کیاہ حظ نَہ حظ نَہ پاور اوس بَرابر مےٚ چھُ اَتھ تَلہٕ یوٗ پی ایٚس تہِ لٲگِتھ مگر مےٚ چھُ باسان اَتھ چھِ زٔہرا مَدربورڈ دوٚدمُت اہن حظ آ اَتھ دَرٛاو ہیٚمہِ یِمہٕ دُہ تھُوڑا تٔلۍ کِنۍ وۄنۍ کیاہ حظ کَر بہٕ اَتھ وٕنٛکیٚس چھِ تھُوڑا راتٕے بہٕ کَر ہیٚکہٕ یِتھ وۄنۍ اوٗر اہن حظ آ مگر مطلب یہِ حظ گَژھہِ مشکل اوٗر اَنُن اگر تُہۍ یور ہیٚکِو یِتھ تُہۍ ہیٚکوٕ حظ یور یِتھ ٹھیٖک حظ چھُ مطلب وُنہِ چھِ یَتھ وُنہِ چھُنہٕ یہِ کھُل کھُولن وولُن کیٚنٛہہ اَتھ سۭتۍ اَتھ کیاہ حظ چھُ کَرُن تامَتھ ٹھیٖک حظ چھُ بہٕ تھاو بنٛدٕے کٔرِتھ یہِ کیاہ وَنان بہٕ تھاو حظ یہِ مۄنیٹر وۄنیٹر نِش ڈِسکنیٚکٹہٕ کٔرِتھ کِنہٕ یِتھَے کٔنۍ ٹھیٖک حظ چھُ مط بہٕ کٔژ بجہِ حظ یِمہِ صُبَحس کوٗتاہ حظ ٹایم لَگہِ اَتھ ٹھیٖک کَرنس ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ مطلب توتہِ اَنہٕ بہٕ پونٛسہٕ سۭتۍ مطلب اَتھ ما پے پٮ۪ٹھہٕ دیٚون کیٚنٛہہ ٹھیٖک حظ چھُ تیٚلہِ حظ گوٚو ٹھیٖک صُبحس یِمہِ بہٕ تیٚلہِ کاہہِ بجہِ اوٗر ٹھیٖک حظ چھُ